جِناب تُہۍ چھِو حظ ہیٹرِک ریسٹورنٛٹ پؠٹھ مےٚ کوٚر تُہنٛدِ ریسٹورنٛٹ پؠٹھ ؤنۍ حظ بِریانی تہٕ چِکن کوٚرمہٕ آرڈَر مگر بہٕ چھُس یژھان جناب یُس زن مےٚ چکن کوٚرمہٕ چھُ اتھ گژھِ نوٗن کم پہم آسُن تِکیازِ مےٚ چھُ بٕلڈ پریشر روزان تھوڑا ہیٚور پہم توکؠن چھُس بہٕ تھوڑا نوٗن کھؠوان کم اس لیے چھُس بہٕ یژھان تہٕ یُس زن تُہۍ مےٚ چِکن کوٚرمہٕ سوٗزیوٗ اَتھ گژھِ نوٗن کم پہم آسُن سۄ گے تُہنٛز بٔڑ مہربٲنی جناب